آ کُنہِ ساتہٕ چھِ تِم دۄہ تہِ یِوان مطلب مےٚ چھِنہٕ باسان کِہیٖنۍ بہٕ کَٹہٕ کیٚنٛہہ ڈرٛا مطلب موٗڈَے چھِنہٕ یِوان بہٕ کَرٕ ڈرٛا نہ چھِ آزٕ ہٮ۪کتھ کہِ بیٚیہِ کیٚنٛہہ آسا بہٕ نہ چھُس نہٕ تِمَن دۄہَن یہِ سُے ریٖزَن چھِ بہٕ چھُس نہٕ کَران ڈرٛا کِہیٖنۍ پَتہٕ چھُس بہٕ مگر اَکھ یہِ سونٛچان یُس مےٚ وَنے گۄڈَے روی راجا ورما یُس یہِ آرٹِسٹ چھُ مےٚ تٔمِس اِنَسپایر گوٚمُت بہٕ پَتہٕ اوس بہٕ وٕچھان تٔمۍ کیٛاہ چھُ کوٚرمُت پَنٛنہِ لایفہِ منٛز پَتہٕ چھُس بہٕ گژھان ماٹِویٹ کیٚنٛہہ ڈرٛا کَرنَس منٛز پَتہٕ چھُس بہٕ پَنٕنۍ یِم زِندگی ہِنٛدۍ یِم وٕچھان مےٚ کیٛاہ چھِ پرٛون کوٚرمُت نوٚو کیٛاہ چھِ کَرَن وول پَتہٕ چھُس بہٕ وارٕ وارٕ تِمنٕے ہٕنٛدۍ ڈرٛایِنٛگ بَناوان مطلب کیٚنٛہہ سیٖنری چھِ آسان ہُہ یہِ تہِ مطلب کیٚنٛہہ بدل چیٖز چھِ آسان پَتہٕ چھُس بہٕ کَمٕے کَمٕے کَمٕے کَمٕے کَران ڈرٛا